کٲشِر زَبان یُس ٲسۍ یہِ ٲسۍ اکھ خاص اکھ زَبان اکھ مَطلَب اتھ یہِ زَبان ٲس سٲنٛۍ کَلچرَل اکھ زَبان اکھ یہِ ٲس سٲنۍ شوٗب أسۍ ٲسۍ مَطلَب زِٹھ اَسہِ اوس زِٹھ سُنٛد تہِ اَدَب اَسہِ اوس لۄکٹہِ سُنٛد تہِ اَدَب أسۍ ٲسۍ مَطلَب یہِ ٲسۍ یوٗنیٖک مَطلَب یہِ ٲسۍ انوکھی اکھ یہِ زَبان اکھ آز چھِ مَطلَب أسۍ اِوٕن اگر أسۍ پَننِس کَشمیٖر سٕنٛز کَتھ کَرَو اَسہِ چھِ ییٚتہِ مَطلَب أسۍ چھِ اردوٗ آسان کَران کَلاسو مٔنٛزۍ گَرو مٔنٛزۍ مَطلَب اَسہِ پَزِ نہٕ اِ کَرُن کِہیٖنۍ مَگَر أسۍ چھِ توتہِ کَران اَسہِ ٲس پَنٕنۍ کٲشِر زَبان یہِ ٲس اَسہِ پَنٕنۍ مَدَر ٹَنٛگ اَسہِ ٲس یِہے یوٗز کَرٕنۍ وۄنۍ گوٚو جیسے جیسے یِم یِم اردوٗ لیٚنٛگویج آیہ اِنٛگلِش لیٚنٛگویج آیہِ أسۍ چھِ آسان صرف اردوٗ اِنٛگلِش کَران گَرِ اَسہِ اوس یہِ چھُ مَطلَب تَبدیٖلی چھِ آمٕژ یہِ چھُ یہِ چھُ حقیٖقَت کہِ کَشمیٖری لیٚنٛگویج یُس چھِ یہِ چھِ اتھ مَنٛز چھِ تَبدیٖلی آمٕژ باقیو زَبانو سۭتۍ خاص کَر اردوٗ تہٕ اَنٛگریٖزی زَبان سۭتۍ أسۍ چھِ آسان اکھ أکِس سۭتۍ اردوٗ کَران اِنٛگلِش کَران مَطلَب اَسہِ پَزِہا اَسہِ پَزِہَنہٕ یہِ کَرُن کِہیٖنۍ یُس أسۍ مَطلَب کٔشیٖر ہٕنٛدی ٲسۍ أسۍ اَسہِ اوس کٔشیٖر ہٕنٛزی پَننی زَبان کَشمیٖری یی کَرٕنۍ